یِتھ کٔنۍ مےٚ گۄڈٕنِکِس سوالَس منٛز ذِکِر کٔر یہِ گاڈنِنٛگ ہَسا چھِ مےٚ واریاہ پَسنٛد أسۍ ٲسۍ کالجہِ پَران تَتٮ۪ن اوس حظ اَکھ پوشہِ باغ دَار شُکُوہ باغ چھِ تَتھ وَنان اَسہِ ٲس زٔمیٖن تہِ اٮ۪ویلیبٕل گَرِ مےٚ بَنوو پَتہٕ گَرِ سُے تَتھ منٛز گٔے مےٚ اِنٹرٛسٹ تِمَن پوشَن سۭتۍ چھُ مےٚ واریاہ لَگاو اَسہِ چھِ گامَن منٛز سۄ ایٚپرچُنِٹی چھَنہٕ اَسہِ مِلان کینٛہہ کہِ أسۍ ہیٚکہَو بَدل کینٛہہ کٔرِتھ پینٛٹِنٛگ ڈرٛایِنٛگ یِم چھِنہٕ اَسہِ مِلان کینٛہہ خاص کَر کہِ کورٮ۪ن اسی لیے پیوٚو مےٚ بَناوُن گاڈنِنٛگ پَنُن ہابی تِکیٛازِ اَسہِ ٲس زٔمیٖن اٮ۪ویلیبٕل تہٕ مےٚ بَنٲو یہِ تہٕ مےٚ گٔے اَتھ منٛز واریاہ زیادٕ اِنٹرٛسٹ